اسلامُ علیکم بَچو ٹھیٖک چھِوا اصٕل پٲٹھ آ مےٚ چھ تۄہہِ اِنفارمیشن اکھ دِنۍ یُس تۄہہِ بریکہِ پَتہٕ ہسٹری کٕلاس چھُ آسان تَتھ ٹایمس چھُو تۄہہ تَتھ کٕلاسس چُھو تۄہہِ ڈانٕس کَرُن ڈانٕس کٕلاس کَرُن آ تُہنز کَتھ چھِِ پوٚز ہسٹری کٕلاس چھُ ضروری مگر ہسٹری کٕلاس سۭتۍ أڈس گٲنٹس ڈانس کالاس دِین باقی یُس ہسٹری تَتھ ہیٚکو أسۍ ٹیم دِتھ تیمہِ خٲطرٕ کَرو أسۍ ایریٖنج نَہ کٕلاس کَرو نہٕ أسۍ ضایعِ کہِ سُہ کٕلاس کَرو أسۍ اَرینج مگر اَتھ ٹایمس چھُ تَتھ ڈانٕس کٕلاس یِِتھہ کَن ہِسٹریُک اوس تِتھہ کَن چھُ ڈانس کٕلاس وون آ تَتھ خٲطرٕ تہِ کَرو أسۍ ڈِسایِڈ مگر یُس تۄہہ ہسٹری کٕلاس چھُو اتھ ٹایمس چھُو تۄہہِ ڈانس کٕلاس وونۍ وون تھاوو أسۍ چُھٹی پَتہٕ ژور بَجے پَتھ کُن تھاوو أسۍ اوٚڑ گَنٹہٕ مگر اَسیِ روٗد نہٕ ٹایِِم تہِ تَتھ پٔرمِشن اَنٕنۍ تَتھ چھِ واریاہ پراسٮ۪س بٔڑ نَہ نَہ تہِ ہیٚکہِ نہٕ تہِ ہیٚکہِ نہٕ گٔژھتۍ کیٚنٛہہ تَتھ چھُ تیٚلہِ ٹایمس پٮ۪ٹھ پٔرمِشَن اَنٕنۍ تَتھ لَگِہ واریاہ ٹایم فلحال چھُ تۄہہ ہسٹری کٕلاس تہٕ ڈانس کٕلاس

نَہ نَہ تۄہہِ چھُ فِلحال ڈانس کٕلاس ہسٹری کٕلاس دِنۍ تُہۍ تھٲویو یُہاے یاد بریکہِ پَتہٕ چھُو تۄہہ ہسٹری کٕلاس بیٚیہِ ڈانس کٕلاس فِلحال چھُنہٕ تَتہِ کٕہنۍ ڈِسیٕڈ تَتہِ فلحال چھُ أڈِس گٲنٹس ہسٹری کٕلاس تہٕ ڈانس کٕلاس تمہِ پَتہٕ کَرو أسۍ ڈِسیٕڈ ٹایم بضٲتی پَتہٕ تھاوو أسۍ گَنٹس ڈانس کٕلاس ٹھیٖک چھا یوتانۍ تُہۍ پَنٕنۍ پیرَنٹٕس کَنوینٕس کٔریو تُیوت کالس تھٲیِو ہسٹری کٕلاس تہٕ ڈانس کٕلاس ٹھیٖک چھا تیٚلہِ نَہ فِلحال چھُنہٕ اَسہِ ٹایم یمہِ موٗجوٗب کِہیٖنۍ فِلحال تھٲیو تُہی ہسٹری کٕلاسٕے ڈانس کٕلاس نَہ نَہ اَسہِ کور ٹیچرو مَشورٕ وۄنۍ فلِحال چھُ یی ہسٹری کٕلاس چھُ ڈانس کٕلاس کَرُن أسۍ ہیٚکو سمجِِتھ ہسٹری چھُ واریاہ ضروٗری مگر ڈانس تہِ چھُ اتھ ضروری فِلحال ایز اِف کَنوینٕس کَرو آ ٹھیٖک چھُ تیٚلہِ